أ اگر أسۍ وٕچھو کہ مطلب ہَر کانٛہہ اِنسان چھُ چاہان کہِ سُہ گوٚژھ مطلب یِم تٔمِس روٗٹٕس چھِ یِم تٔمِس جَد اجَداد چھِ سُہ چھُ ہمیشہٕ وَنان کہ سُہ روزِہا تِمَن نِش کَنَکٹِڈ ٲ وۄنۍ وٕنو تُہۍ کہ تُہۍ کِتھ کٔنۍ کٔرِو مطلب بہٕ وَنَو تۄہہِ اَتھ رِلیٹِڈ کہِ مطلب ٲ مےٚ چھُ یاد کہِ مطلب بَچہٕ پَنَس منٛز یِم میٲنۍ مطلب میون یُس بٔڈۍ بَب اوس سُہ اوس اکھ کِسان مطلب سُہ اوس با مطلب زٔمیٖنَس مَوان یِم مطلب پَتہٕ ٲسۍ تِم کٕنان توٚمُل دانہِ ٲسۍ وَوان یا مَرٕژٕوانگَن یِم آسَن نا یِم مَسالہٕ یِم ٲسۍ تِم پِیٖسان تمہِ پَتہٕ ٲسۍ یِوان کٔنٛنہٕ ژوٗنٹۍ ٲسۍ والان تہٕ اِتھے کَنی ٲسۍ تِم واریاہ واریاہ کیٚنہہ کامہِ کران مگر آز چھُ مطلب سُہ وَقت روٗد نہٕ وۄنۍ کیٚنہہ وۄنۍ چھُ آز مختلِف آز چھِ مٕشیٖنہِ وٕشیٖنہِ یِوان مگر ییٚلہِ بہٕ تِم چیٖز چھَسَکھ وٕچھان یا بہٕ یِنٛدٕر وٕچھَن تہٕ مےٚ چھ نانۍ پٮ۪وان یاد سۄ ٲس یِنٛدٕر کَتان پھمب ٲسۍ سۄ کَتان یا مےٚ چھُ بٔڈۍ بَب پٮ۪وان یاد سُہ کِتھ کٔنۍ اوس زمیٖنَس واتان سُہ کِتھ کٔنۍ اوس زمیٖنَس کاشتکٲری کران تہٕ تَمہِ سۭتۍ چھُ مےٚ واریاہ زیادٕ مطلب سُہ وَنان کہِ بہٕ چھَس دپان کہِ یہِ گوٚژھ مطلب یہِ کیٛاہ چھِ اَتھ وَنان مےٚ چھُ واریاہ زیادٕ خۄش کران بہٕ چھس دپان بہٕ کَرٕہا یہِ کٲم مطلب یہِ گوٚژھ کَنٹِنیو روزُن مگر تَمہِ سۭتۍ چھُ مےٚ بیٚیہِ باسان یُتھٕے بہٕ زمیٖنَس نِش گژھان چھس اَتہِ چھس بہٕ ژوٗنٹۍ والان کہِ مےٚ چھُ یہِ کران اَکھ کَنیکٹ ہیو دِوان اَتھ پَنٛنِس اَتھ پرٲنۍ یُس یہِ میمری چھِ تَتھ سۭتۍ اکھ کَنٛنیکٹ دِوان مَگر وۄنۍ چھُ آز تھوڑا مُختلِف چیٖز آسان تمہِ زمانہٕ ٲس واریاہ محنت تہِ آسان کیٛازِکہِ تمہِ زمانہٕ ٲس نہٕ مِشیٖن وِیشیٖن آسَن نہٕ کِہیٖنۍ نہٕ تہٕ یِتھے کٔنۍ اوس آسان وَوُن بہٕ ٲسٕس لۄکۭٹ تہٕ ییٚلہِ بٕڈۍ بَبَس سۭتۍ ٲسٕس سُہ اوس مےٚ سایِڑَس بیہناوان بَتہٕ تہِ ٲسۍ توٚتٕے نِوان تہٕ پَتہٕ ٲسۍ أسۍ آسان وَوان تِم ٲسۍ آسان وَوان تہٕ بہٕ ٲسٕس آسان گِنٛدان شُرٮ۪ن شُرٮ۪ن سۭتۍ تَمہِ وِزِ ٲسٕس نہٕ بہٕ مٲنۍتَو تُہۍ سُکوٗل تہِ وٕنہِ گژھان کِہیٖنۍ نہٕ پَتہٕ یُتھٕے کیٛاہ چھِ اَتھ وَنان پَتہٕ ٲسۍ تَتہِ وَوان آسان تہٕ تِم ٲسۍ وَوان تہٕ أسۍ ٲسۍ تِمَن نَظر تھاوان پَتہٕ یُتھٕے بٕڈۍ بٕڈۍ گٔے تہٕ وۄنۍ یُتھٕے بٕڈۍ بٕڈۍ گٔے پَتہٕ ییٚلہِ سُکوٗل گٔے پَتہٕ ٲسۍ سُکوٗل یِوان لَنچ بریکہِ وِزِ اَتہِ ٲسۍ وٕچھان یِم چھِنہٕ اَتہِ کِہیٖنۍ نہٕ مول چھُ موج چھِ یِم چھِ گٔمٕتۍ زمیٖنَس پٮ۪ٹھ أسۍ تِم دوران تۄتَن تَتہِ ٲسۍ تِمَن وٕچھان کیٛاہ چھُو کران ہُہ یہِ یِتھ کٔنۍ بَتہٕ سیُن ٲسۍ توٚتَن نِوان زَنہٕ اوس باسان یِہوٚے اٮ۪کٕسکَرشَنا ہیوٗ چھِ گٔمتۍ پِکنِک ہیوٗ چھِ گٔمٕتۍ پَتہٕ وۄنۍ یُتھٕے مالہٕ سَپدان ٲسۍ أڑ ٲسۍ مَکلاوان کٔرِتھ ٲسۍ کھٮ۪وان پَتہٕ دال تہٕ بَتہٕ سُہ دال تَتھ کیٛاہ مَزٕ اوس آسان تَتھ رازما دالہِ تہِ بَتَس ٲسۍ سُہ کھٮ۪وان یا بیٚیہِ تہِ آسہِ ہا کیٚنہہ سیُن آسہِ ہا ماز آسہِ ہا ہاکھ آسیا کہ یہِ ہاکھ تہِ آسہا تَتھ اوس آسان تیُتھ مَزٕ سُہ آسہِ نہٕ آز دَہَن ہَتَن کَٹھَن اوس نہٕ تیُتھ مَزٕ آز آسہِ نہٕ سُہ یُس تمہِ وِزِ اوس آسان تَمہِ وِزِ ٲسۍ اَلگ اَکھ زندگی آسان تہٕ سۄ ٲس مطلب واریاہ پرِ واریاہ بہٕ وَنہٕ کہِ مطلب خاص تہٕ پَتہٕ یُتھ ے بٕڈۍ بَب وٕڈۍ بَب ٲسۍ یِوان اورٕ تہٕ شامَن ٲسۍ تِم یِوان تِمَو ٲسۍ کیٚنہہ مَٮ۪وٕ آسان تِم ٲسۍ اَسہِ تہِ دِوان سُہ دپان ٲسۍ کھیٚیِو تہٕ أڑۍ ٲسۍ پَتہٕ کٕنان تہِ تہٕ بیٚیہِ ٲسۍ توٚمُل اوس نیران پَنُن پوٚژھ اوس یِوان گرین ٲس نہٕ گژھان تہٕ وٕنۍ کٮ۪ن تہِ چھُ توٚمُل شُکُر خۄدایَس کُن پَنٛنُے نیران مگر وۄنۍ یُس مٮ۪تھٲڑ مطلب وۄنۍ آیہِ تھوڑا آسٲیِش تِمَن ٲس پٮ۪وان تِمَن دۄہَن واریاہ محنت کَرٕنۍ محنت ٲس تِمَن صحیٖح تِم ٲسۍ آسان محنت کران تِژھ تِم ٲسۍ دَپان اَسہِ چھُ یِتھ کٔنۍ کَرُن یہِ چھُ اَسہِ ضُروٗری کَرُن ہُہ یہِ تہٕ آز چھِنہٕ وَنۍ تِیٖژاہ محنت پٮ۪وان کَرٕنۍ کیٚنہہ مگر تاہَم چھُ کہِ مطلب یہِ چھُ واریاہ زیادٕ خۄشی ہٕنٛز کَتھ کہِ آز چھِ اَسہِ مٕشیٖنٕری آز چھِنہٕ پٮ۪وان محنت کَرٕنۍ کِہیٖنۍ نہٕ بیٚیہِ چھُ مےٚ یاد تَمہِ وَقتہٕ ییٚلہِ خانٛدَر اوس کانٛسہِ آسان خانٛدَر خوٗنَدر ٲسۍ آسان تہٕ مگر سِمٛپُل اوس آسان نہٕ ٲسۍ آسان یِم لِفاف نہٕ اوس آسان یِم کول ڈرنکٕس یِم یِم چیٖز ٲسۍ نہٕ کِہیٖنۍ تریش ٲس آسان یہِ ٲس آسان نارِ منٛز تہٕ بیٚیہِ اوس گِلاسَس منٛز اکھ نَژناوان تریش ما چھِ کٲنٛسہِ چیٚنۍ ٲسۍ تٔمِس دِوان تریش مطلب اوس مُختلِف اَکھ یہِ اوس یہِ اوس نہٕ امہِ قٕسمُک اوس نہٕ مطلب کانٛسٮ۪پٹٕے اوس نہٕ ہُہ یہِ یہِ اوس اَکھ ڈِفرَنٹ اَکھ قٕصہٕ تاہم تاہَم چھُ وٕنۍ کٮ۪ن واریاہ خۄش کران واریاہ مَزٕ چھُ لَگان تہٕ بیٚیہِ چھُ واریاہ کیٚنہہ چھُ مطلب ہیٚچھُن تہِ اِنسان چھُ ہیٚچھان تہٕ چھُ واریاہ مَزٕ لَگان تہٕ باقٕے ہٮ۪کَو أسۍ ییٖژاہ ہَن وٕنِتھ کہِ زِ تُہۍ تہِ ٲسِو کران پَنُن مطلب یِم وۄنۍ چھُ اَکھ چیٖز وۄنۍ چھِ کُنہِ وِزِ بہٕ کران کٲم بہٕ کران سُے رِپیٖٹ یِتھ کٔنۍ تِم ٲسۍ کران مےٚ چھُ سُہ خۄش کران مطلب تب سۭتۍ چھس بہٕ جُڑِتھ اَتھ پَنٛنِس یُس مےٚ پُنُن ماحول اوس اکھ تَتھ سۭتۍ چھَس بہٕ جُڑِتھ تَمہِ کُنہِ وِزِ نہٕ بہٕ مِشیٖن یوٗز کران کیٚنہہ بہٕ اَتھٕ سۭتۍ وَوان کانٛہہ چیٖز مےٚ چھےٚ سُہ سٮ۪ٹَسفیکشَن مِلان مےٚ چھےٚ سۄ مطلب اکھ مطلب یہِ مِلان کہ نسا نہٕ کہِ مےٚ کوٚر کیٚنہہ ٹھیٖک مےٚ بنوو مےٚ زَنہٕ یہِ کُل بنوو مےٚ اَتھ سۭتۍ یہِ چھُ مےٚ زَنہٕ جُڈاوان پَنٛنٮ۪ن روٗٹَسَن سۭتۍ پَنٛنٮ۪ن یِم مےٚ جَد اجداد تِمَن سۭتۍ جُڈاوان تہٕ سُہ چھُ مےٚ واریاہ زیادٕ خۄش گژھان تہٕ بیٚیہِ اوس تَمہِ وِزِ ڈِفرَنٹ آ مطلب ماحولا اوس آسان زیادٕ پٔرۍمٕتۍ لیکھمٕتۍ ٲسۍ نہٕ آسان گَرَن منٛز کیٚنہہ پٔرۍمٕتۍ لیکھمٕتۍ ٲسۍ کَم آسان تہٕ اَنپَڑ ٲسۍ زیادٕ آسان مگر ماے محبت اوس واریاہ زیادٕ آسان ماے محبتَس ٲس نہٕ کُنِچھ کٔمی آسان کیٚنہہ آز چھِ پٔرۍ مٕتۍ لیٖکھمٕتۍ زیادٕ مگر ماے محبت چھُنہٕ وۄنۍ تیوٗتاہ روٗدٕمُت کیٚنہہ تیٖژاہ ہَن ہٮ۪کہٕ بہٕ وٕنِتھ کہِ ماے محبت چھُنہٕ وۄنۍ تیوٗتاہ روٗدٕمُت کیٚنہہ تہٕ بیٚیہِ ٲسۍ تِمَن دۄہَن آسان گیمٕز یہِ مطلب گیم گِنٛدَو ۂٹی ۂٹی گِنٛدٕہو یا باقٕے مطلب یِم مطلب موبایِل ووبایِل ٲسۍ نہٕ کِہیٖنۍ نہٕ تہٕ أسۍ آسان مطلب گِنٛدان درٛۄسان میچ ہُہ یہِ مَزٕ اوس لَگان آز چھُ وَنۍ وَقت بَدل تہٕ آز چھُ تَمی وَقتہٕ حساب پٮ۪وان پَکُن باقٕے وَقتٕے چھُ بَدل باقٕے سورٕے چھُ ہیُوٕے ییٖژاہ ہَن ہٮ۪کہٕ بہٕ وٕنِتھ اَتھ مُتعلق تہٕ بیٚیہِ وَنہٕ بہٕ بیاکھ چیٖز ہر کٲنٛسہِ پَزِ پَنُن مطلب یُس تٔمِس یُتھ سُہ چھُ جُڑِتھ چھُ اَکھ پرون اکھ یہِ آسَن سُہ پَزِ تٔمِس بَرقرار تھاوُن برٛوٗنٛٹھ کُن